اَز چھِ سٲرۍ کٲم گژھان سُمارٹ فونَو سۭتی اَسہِ آسہِ اےٚ سی کھُلاوُن ٹی وی کھُلاوُن کیٚنٛہہ تہِ آسہِ کھُلاوُن کانٛہہ تہِ گیجَٹ چاہے واشِنٛگ مِشیٖن آسہِ فریٚج آسہِ سُہ سورُے چلن یِموٕے سُمارَٹ فونزَو سۭتی بیٚیہِ چھِ فون آسہِ ویٖڈیو کال آسہِ کانٛسہِ آسہِ کیٚنٛہہ سوزُن ڈاکیٛومٮ۪نٛٹ چھِ سوزُن سُہ ہٮ۪کَو سوٗزِتھ فٮیکٕس چھُنہٕ ضروٗرتٕے تہٕ یِم چیٖز چھِ ضروٗرت آسان